سلامُ علیکُم ٹھیٖک چھِو حظ میڈم اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ میڈم یِمو شُرٮ۪و سانٮ۪و دِژٲے ایٚگزام تہٕ مےٚ دوٚپ أتھۍ پٮ۪ٹھ اوس مےٚ یہِ وَنُن یِمن کیٛاہ حالتھا چھِ روٗزمٕژ کیٛاہ کارکردِیا ہٲو یِمو

کیٛاہ رِزَلٹ روٗد یِمَن اَچھا ٹھیٖک اَچھا اَچھا اَچھا یاد چھِ آسان میتھ چھِ کَران اَصٕل نہَ چھِ یِم اٮ۪کزام ہُتھٕ پٲٹھۍ چھِ یِم واریاہ قٲبل اَصٕل کَلاسَس اَہَن حظ ہُتھٕ پٲٹھۍ چھِ یِم اَصٕل کران ہیٚلو وَن سا آ دوٚپمو یِتھٕ پٲٹھۍ چھِ یِم اَصٕل محنت کَران گَرِ تہِ پنٕنۍ کِنۍ چھُس بہٕ یِمَن خیال تھاوان صحیح یِتھٕ پٲٹھۍ چھِ یِم پران ٹھیٖک اَچھا اَچھا کیٚنٛہہ چھُنہٕ تُہۍ تہِ وۄنۍ وُچھِو تُہۍ تہِ کیٛاہ دٔلیٖل چھُو گژھان ہے گَرے چھُ بہٕ یِمَن بستہٕ والان یِمے چھِ پران گرِ اَصٕل پٲٹھۍ گرِ چھِ یِم بِلکُل کِتابَن پٮ۪ٹھٕے آسان مےٚ چھُ باسان یِم چھِ پران اَچھا ہُتھٕ پٲٹھۍ چھُ کلاسَس منٛز حظ چھُ یہِ یِوان پٔر ڈے چھُ یِوان سَبق وَبق چھُ أمِس یاد آسان مگر خبر ایٚگزامَس منٛزٕے چھُ أمِس کیٛاہتانۍ دٔلیٖل گژھان یِم چھا کھوژان ووژان کیٚنٛہہ تہٕ کیٚنٛہہ سَمجھے چھِس نہٕ یِوان یِم کۄسچن وۄسچن ٹھیٖک حظ چھُ چلو کیٚنٛہہ نہَ حظ چھُنہٕ میڈم پَرواے وۅنۍ ٲسۍزیٚو تُہۍ تہِ خیال تھاوان نا بیٚیہِ تہِ وۅنۍ بہٕ تہِ وُچھس کیٛاہ دٔلیٖل چھَس بہٕ تہِ حظ وُچھس کیٛاہ دٔلیٖل چھِ تہٕ ٹھیٖک چھا حظ آ بہٕ تہِ وُچھَس کیٛاہ دٔلیٖل چھِ وۅنۍ گوٚو یُس تُہۍ تہِ تھٲوزٮ۪س خیال ؤنۍزِہوس ژےٚ کیٛازِ چھِ یہِ مارکَس کیٛازِ چھِ کمزورٕے کیٛازِ چھِی وُچھو أمِس تہِ ما آسہِ کیٚنٛہہ مَسلہٕ ٹھیٖک چھا آ چلو میڈم ٹھیٖک حظ چھُ چلو شُکریہ اسلام علیکُم